بہٕ چھَس واریاہ ایپہٕ اِستعمال کَران واٹٔس ایپ چھَس بہٕ اِستعمال کَران اِنسٹراگرٛام چھَس بہٕ اِستعمال کَران فٮیس بُک چھَس بہٕ اِستعمال کَران یوٗ ٹیٛوٗب چھَس بہٕ اِستعمال کَران یوٗ ٹیٛوٗبَس پٮ۪ٹھ چھَس بہٕ واریاہ ویٖڈیو وُچھان یِم رَنٕنٕکۍ ویٖڈیو وُچھان یَتھ پٮ۪ٹھ مُختٔلِف سِنۍ رَننٕکۍ ویٖڈیو چھِ ہاوان تہٕ بہٕ چھَس تِم وُچھان تہٕ تِمن پٮ۪ٹھ چھَس بہٕ فٲیدٕ تَمہِ سۭتۍ تُلان بیٚیہِ چھَس بہٕ وُچھان ڈرٛاما مَزاحیا ڈرٛاما مُختٔلِف قٔسمٕکۍ ڈرٛاما پَنُن ٹایم پاس کَرنہٕ خٲطرٕ بیٚیہِ چھَس بہٕ واریاہ ایجوکیشَن رِلیٹِڈ تَمہِ خٲطرٕ تہِ واریاہ ویٖڈیو یوٗ ٹیٛوٗبَس پٮ۪ٹھ وُچھان بیٚیہِ چھَس بہٕ یَتھ واٹٔس اَیپس پٮ۪ٹھ اَگرے کانٛہہ میٛون دوس میٛون رِشتہٕ دار مےٚ نِش دوٗر چھِ بہٕ چھَس وِیٖڈیو کال کہِ ذٔریعہِ واٹٔس اَیپس پٮ۪ٹھ تِمَن سۭتۍ پَنُن تِمَن سۭتۍ کَتھ کَران تہٕ تِم آرام سان وُچھِتھ ہٮ۪کان فیس بُکَس پٮ۪ٹھ چھَس بہٕ وُچھان واریاہ نیوزٕ یِمہٕ تازٕ تازٕ نیوزٕ چھِ مُختٔلِف قٕسمَن ہٕنٛز خبرٕ چھَس بہٕ فیس بُکَس پٮ۪ٹھ وُچھان یِم دوٗر دَرازٕ میٛٲنۍ دوس چھِ تِمَن سۭتۍ پَنٕنۍ خَیالات ظٲہِر کَران فیس بُک ذٔریعہِ